أسۍ چھِ اَکثر ژوٗنٹھۍ کُلؠن کھاد تراوان ڈاے یوٗرِیا پوٹاش وَغیرہ مَگر تمہِ کھۄتہٕ بہتریٖن یۄس کھاد چھِ سۄ چھِ کَو ڈنٛگ کیکٕس گُہِچ یُس آسان یہِ ییٚلہِ اَسہِ گُپَن گُہہ چھُکَران تمہِ پَتہٕ چھ سۄ ٲکِس ٹرنٛچَس منز ٲکِس کھۄڈَس منز کُنہِ سںٛپَس منز مِکٕس تھاوان مطلب تھاوان جَمح کٔرِتھ واریاہس ٹایمس ییٖتِس کالس سُہ سَڑان چھ واریاہ زیادٕ واریاہ زیادٕ سَڑان ییٚلہِ سُہ سَڑان چھُ تَتھ چھُ آسان کھاد بنیومٕت تمہِ پَتہٕ چھ أسۍ اَنان سۄ کٔڑِتھ تراوان چھ کُلؠن تَل سۄ کھاد مَگر تَتھ چھُ ضروٗری آب آسان تراوُن اِسلِے کہِ سۄ چھ واریاہ زیادٕ تیز آسان اَگر گَرَمی آسہِ تمہِ سۭتۍ چھ کُلِس پرابِلم گَژھان ہۄکھِتھ ہؠکان تہٕ اَگر نہٕ تیٚلہِ چھُ ضروٗری کینٛہہ سۄ چھ سُہ کھاد آبہٕ کھاد آسان ضروٗری تراوٕنۍ کُلؠن